پانٛژَن کَنٹرٛیٖیَن یا مُلکَن ہُنٛد ناو ہٮ۪کہٕ بہٕ ؤنِتھ گۄڈٕنیُٚک مُلک یا گۄڈنِچ کَنٹرٛی چھِ یِوان اِنڈیا یَتھ منٛز أسۍ روزان چھِ دوٚیِم کَنٹرٛی چھِ پاکِستان یُس اَسہِ ہَمساے مُلک چھِ ترٛیٚیِم کَنٹرٛی چھِ چاینا سُہ تہِ چھِ اَسہِ ہَمساے مُلک ژوٗرِم کَنٹرٛی چھِ اَسٹرٛیلیا پٲنٛژِم کَنٹرٛی چھِ سَوُتھ ایفریٖکہ